میٖڈیا چھِ یوٗجولی تِم اِشوٗز کَران کَوَر آن ڈے ٹُوٚ ڈے بیٚسِز یِم پِنٛچِنٛگ اِشوٗز چھِ آسان یوٗجولی چھِ تِم آسان أربَن ایٚریازَن ہِنٛدۍ اِشوٗ کَوَر کَران سٹوٚریٖز کَران یا تِم چیٖز تِم تِم وَنہٕ بہٕ تِم اِشوٗز ہاے لایِٹ کَران یِم زَن أربن ایٚریازَن منٛز چھِ آسان اگَر أسۍ کَمپیر کَرہوکھ أربن روٗرَل ایٚریاز کَمپیٲڑ ٹُوٚ أربن ایٚریاز یِمن چھِ اِمپاٹینٕس کَم مِلان ہَر کُنہِ سیکٹَرَس منٛز چاہیے أسۍ ڈیولَپمینٛٹ وٕچھو یا پیس آف ؤرٕک وٕچھو یا تِم تِم آسپیکٹہٕ وٕچھو یِم اَکھ ڈے ٹُوٚ ڈے لایِفہِ منٛز چھِ یوٗز گَژھان ہَر کُنہِ چیٖزَس منٛز چھِ یِم زَن روٗرل ایٚریاز چھِ یِم چھِ لیٚگ گَژھان مِیٖڈیا چھِ کَران یوٗجولی تِم چیٖز فالو تَم چیٖز ہاے لایِٹ یِم تِمن باسان چھُ کہِ نَہ اَتھ یِن وِو زیادٕ یہِ چھُ اِمپارٹینٛٹ اِشوٗز یِم باقٕے نان اِمپارٹینٛٹ یا لیٚس اِمپارٹینٛٹ اِشوٗز چھِ آسان تِم چھِ تِم کَران نیٚگلیٚکٹہٕ اگر أسۍ روٗرَل ایٚریازَن ہِنٛز کَتھ کَرو روٗرَل ایٚریازَن منٛز چھِ یوٗجولی پِنٛچِنٛگ اِشوٗز یِم وۄنۍ وٕچھو ہیٚلتھ سیٚک ہیٚلتھ سیکٹَرس رِلیٹِڈ چھُ ایجوٗکیشَن رِلیٚٹِڈ چھُ یا روٚڈ کَنیکٹِوِٹی أسۍ وٕچھو تَتھ رِلیٹِڈ چھُ ہیٚلتھ سیکٹَرَس منٛز کیاہ چھُ ہیٚلتھ سیکٹَرَس منٛز اگر أسۍ وٕچھو لیک آف پروپر وَنہٕ بہٕ ہیٚلتھ کیر چھُ ڈَسپینسٔریٖز چھِ واریاہ کَم میجَر یِم زَن سُپر سِپیشلٹی ہاسپِٹَل چھِ تِم چھِ نہٕ کُنے ایکزِسٹہٕ گَژھان روٗرَل ایریازَن منٛز لَکٕٹۍ مَکٕٹۍ یِم زَن وَنو سی ایچ سی پی ایچ سی کامَن ہیٚلتھ سینٛٹَر یا پَبلِک ہیٚلتھ سینٛٹَر تِم چھِ ایکزِسٹہٕ گَژھان روٗرَل ایٚریازَن منٛز تہِ مگر تِمن منٛز تہِ چھُنہٕ سُہ پروپر سُہ ہیٚلتھ کیٚر واتان کینٛہہ تَتہِ چھُ لیک آف بیسِک ڈرٛگٕس ڈاکٹٲرٕس وَنہٕ بہٕ لیک آف ہیٚلتھ کیٚر مِشیٖنری چھِ تَتہِ چھِنہٕ تِم بیسِک بیسِک چیٖز تہِ واتان کِہیٖنۍ ییٚمہِ سۭتۍ أکِس روٗرَل عَلاقکِس اِنسانَس پروپر عیلاج ہیکہِ ہا وٲتِتھ ییٚمہِ سۭتۍ زَنہٕ پتہٕ رِزَلٹہٕ نیٚران یی چھُ کہِ تِمن چھُ پیٚوان موموٗلی سے موموٗلی ہیٚلتھ کیر فیسلٹی ایٚویل کَرنہٕ خٲطرٕ تِمن چھُ پیٚوان شَہر کھَژُن شَہر کیاز چھُ تِمن پیٚوان کھَژُن کیازکہِ روٗرَل علاقَن منٛز چھِنہٕ تِمن تِم فیسلٹی مِلان کِہیٖنۍ یِم تِمن أربن علاقن منٛز چھِ مِلان دوٚیِم یُس زَن اِشوٗ چھُ پِنٛچِنٛگ اِشوٗ چھُ سُہ چھُ ایجوٗکیشن رِلیٹِڈ روٗرَل علاقَن تِم چھِ آسان یوٗجولی اَنٛڈَر ڈیولَپٕڈ تِمن مںٛز چھُ نہٕ آسان پروپرلی کٕہٕنۍ تہِ سِسٹَم ؤرٕک کَران اگر أسۍ ایجوٗکیشن سیکٹَرٕچ کَتھ کَرو لیک آف سکوٗلٕز پرٛایمیری سکوٗلٕز ہایَر سیکَنٛڈری سکوٗلٕز کالجٕز یا یونیورسٹیٖز أسۍ وٕچھو یِم چیٖز چھِنہٕ گَژھان روٗرَل علاقَن منٛز ایکزِسٹہٕ کینٛہہ ییٚمہِ وَجہ سۭتۍ تَتِکۍ لُکھ تَتِکۍ یِم زَن سِٹوٗڈَنٛٹ چھِ تِم چھِ سفَر گَژھان تَتہِ چھِ واریاہ واریاہ مِنِمَل سکوٗلٕز کالجٕز تَتہِ چھِنہٕ سُہ پراپر تَمن سُہ ایجوکیشن مِلان کینٛہہ پراپر سٹاف فیکلٹی چھنہٕ تَتہِ کینٛہہ سُہ لیول آف بہٕ وَنہٕ سُہ ایجوٗکیشن چھُنہٕ تِمن مِلان کینٛہہ یُس تِمن پراپرلی مِلٕنۍ گٔژھ تَمہِ وَجہ سۭتۍ کیاہ چھُ تِمن پیٚوان گَژھُن تِمن چھُ پیٚوان پَتہٕ بیٚیہِ تی گامہٕ پٮ۪ٹھ شَہَر کھَژُن یَتھ زَن وَنو أسۍ روٗرَل علاقہٕ پٮ۪ٹھ أربن ایٚریازَن منٛز کھَژُن شِفٹہٕ کَرُن مَکان کَمرٕ رَٹٕنۍ رینٛٹَس پٮ۪ٹھ ایٚکٕسٹرا خَرچہٕ پیٚوان تِمن بِچارَن کَرُن کیازکہِ تِمن چھُنہٕ سُہ پراپر سُہ ایجوٗکیشن فیسلٹیٖز تَتہِ گَژھان ایٚویل کینٛہہ ترٛییِم اِشوٗ یُس زَن چھُ کہِ یُس میٖڈیا ہس پَزِ کَوَر کَرُن روڈ کَنیکٹِوٹی لیک آف روڈٕس چھُ یا اَگرٕے ایٚولیبٕل تہِ چھِ تِم چھِ واریاہ ڈِلیپِڈیٹِڈ کنڈِشنہِ منٛز تِم چھِ واریاہ خَراب کنڈِشنہٕ منٛز ییٚمہِ سۭتۍ یِم زَن ڈے ٹُوٚ ڈے کمیوٗٹَر چھِ یا اوکٹوجِنیرِین چھِ بٕزَرٕگ نفر چھِ تِم چھِ گَژھان تمہِ سۭتۍ واریاہ زیادٕ سفر میٖڈیا ہس پَزَن یِم کینٛہہ یِم زَن پِنٛچِنٛگ اِشوٗز چھِ رِلیٚٹِڈ ٹُوٚ ہیٚلتھ سیکٹَر ایجوٗکیشن روڈ کَنیکٹِوٹی گاربیج ڈِسپوزَل وٕچھو أسۍ یا یِتھٕے کٔنی یِم زَن باقٕے باقٕے اِشوٗز چھِ یِم زن مین اِشوٗز چھِ یِم زَن أربن ایٚریازَن منٛز چھِ فُلی فٕلیجٕڈ ڈیولَپٕڈ چھِ تِم چیٖز پَزَن میٖڈیا ہس ہاے لایِٹ کَرٕنۍ تھوڑا پَننہِ لیولہِ پٮ۪ٹھ تِمن اِشوٗوَن پٮ۪ٹھ تھوڑا کَتھ باتھ کَرٕنۍ تِم ہاے لایِٹ کَرٕنۍ تہٕ ییٚمہِ سۭتۍ زَن روٗرَل علاقٕکۍ لُکھ چھِ یِمن تہِ واتہِ کینٛہہ نَتہٕ کینٛہہ کُنہِ حَدَس تانۍ واتہِ یِمن تہِ فٲیِدٕ یِمن تہِ باسہِ کہِ نہ أسۍ چھِکھ نہٕ نیٚگلیٚکٹہٕ کٔرمٕتۍ کینٛہہ سون خَیال تہِ چھِ تھاوان میٖڈیا وٲلۍ تہِ تہٕ باقٕے لُکھ تہِ